یِم أسۍ گریلوٗ علاج چھِ کَران مستس تہٕ پنٕنِس مُسلس تتھ منٛز چھِ یِوان گۄڈنؠتھٕے أسۍ چھِ کٲشُر تیٖل متھان کلس اَمہِ سۭتۍ چھُ مس روزان واریاہ نرم تہٕ بیٚیہِ چھُ باسان چمکوُن اَمہِ علاوٕ چھِ أسۍ یُس نۅسخہٕ أسۍ گرِ چھِ کَران اِستعمال مستہٕ خٲطرٕتتھ منٛز چھِ أسۍ اَنان لیپٹن چاے تہٕ سۅ چھِ أسۍ کرٛاڑن بییٚہِ چھِ اَسہِ ترٛاوان اَتھ لیوٚمب تہٕ پتہٕ چھِ یہِ چاے یہِ آب پھیٛانن أسۍ تہٕ یہِ چھِ أسۍ الگ بانس منٛز رٹان تہٕ پتہٕ چھِ سُے آب متھان أسۍ کلس تہٕ اَمہِ سۭتۍ تہِ چھُ مس روزان واریاہ اَصٕل تہٕ چمکوُن تہٕ بیٚیہِ یِم مُسلَس أسۍ کَران چھِ علاج اگر أسۍ کیٚنٛہہ ددٕر ودٕر چھِ نیران مُسلس تہٕ تمہِ ساتہٕ چھِ أسۍ ییٚتہِ چھُ گامَس منٛز آسان کُنہِ جایہِ پھغٲڑۍ کُل چھِ تَتھ وَنان تہٕ تَمی کُلیُک رس چھِ أسۍ مَتھان اَتھ تہٕ یہِ چھُ گژھان یہِ داغ واغ کٔلیر اَسہِ تہٕ یِتھٕے کٔنۍ چھِ أسۍ بیٚیہِ اگر اَسہِ باسان دانہٕ وانہٕ چھِ اَسہِ نیران بُتھِس وُتھِس تہٕ تتھ تہِ چھِ أسۍ کَران یِہَے لیوٚمب اِستعمال تہٕ لیٚمبش گٕکھٕڑ دِوان تہٕ تَمہِ سۭتۍ چھِ تِم داغ اَسہِ یا تِم پِمپٕلز یا یتھ وَنو أسۍ دانہٕ آسان چھِ تِم چھِ أسۍ ختٕم گژھان